سٲنِس گامَس چھِ ناو وَٹَپوٗراہ بانڈی پورہ سٲنِس گامَس منٛز چھِ واریاہ پٔرۍوٕنۍ لیکھوٕنۍ تِمو منٛز أڑۍ چھِ ایم اے بی ایڈ أڑۍ چھِ پی ایچ ڈی پی ایچ ڈی ہولڈرٕز چھِ ییٚتہِ تِم چھِ واریاہ یَتھ سٲنِس گامَس منٛز تنٛگ وٕنۍ آمٕتۍ کیازِ تِمَن چھِنہہ تَمہِ حِساب ییٚمہِ حِساب تِمو تٲلیٖم حٲصِل چھِ کٔرمٕژ تِمَن چھِنہٕ تَمہِ حِساب ییٚتہِ مِلان سُہ عزت کِہیٖنۍ تہِ نَن سُہ جاب چھُنہٕ تِمَن سُہ نوکری چھِنہٕ تِمَن مِلان کِہیٖنۍ تہِ نہٕ ییٚمہِ حِساب تِمو پوٚرمُت چھُکھ تِمو تِم چھِ وَنان أسۍ گَژھو تِم چھِ تَوَے شَہرَس کُن دوران تِم چھِ دَپان اَسہِ مِلہِ شَہرَس منٛز اَصٕل نوکری اگر تِمَن نوکری آسہِ ہے ییٚتہِ مِلان تِم گژھٕ ہن نہٕ شَہرَس کُن کِہیٖنۍ تہِ نہٕ تِم دوٗرہن نہٕ شَہرَس کُن کِہیٖنۍ تہِ نہٕ وۄنۍ اگر تِمَن ییٚتہِ آسہِ ہے تیُتھ حِساب کِتاب یُس تِمَن ییٚمہِ حِساب تِمَن تٲلیٖم چھِکھ آسان پٔرمٕژ تہٕ تِم دورٕہن نہٕ تور کُن کِہیٖنۍ تہِ نَن یُس سٲنۍ نٔے نَوجوان چھِ تِم چھِ ہٮ۪وان سِٹی ٹاونَن کُن اِسلیے گہ اَمہِ موٗجوٗب تہِ گَژھٕنۍ کیٛازِکہِ تِم چھِ یژھان پنٛنہِ فیوٗچَر تِم چھِنہٕ یَژھان کِہیٖنۍ یہِ تِمَن سۭتۍ سَپدیٛا پنٛنٮ۪ن گامَن منٛز پنٛنہِ زٕ تہِ گَژھِ تِمَن ہِنٛدۍ چھِ بَچَن پٮ۪ٹھ سَپدُن کِہیٖنۍ تہِ نہٕ تِم چھِ دَپان مطلب یُس اَسہِ یِم یِم اَسہِ مُشکِلات تُج یَتھ گامَس منٛز تِم گژھَن نہٕ سٲنۍ شُرۍ عیال تُلُن کِہیٖنۍ تہِ ہا عال عیال